ییٚلہِ گامَن منٛز روٗد چھُ پؠوان پتہٕ چھِ یِم ڈرینہٕ آسان یِمَن نہ حظ چھُ یِمَن گژھِ یُن کۄلوَن کَرنہٕ یِمَن یُس تتہِ آب پَکہِ یِمن چھُنہٕ یِوان کۄلوَن کَرنہٕ کینٛہہ یِم چھِ کانَن اَتھ چھُنہٕ کٕہٕنۍ اَتھٕ لاگان اَتھ گوٚژھ یُن اَتھٕ لاگنہٕ یِم گژھ پَکُن ڈرَینہِ ڈرَیٚنہِ آب ژۄپٲرۍ یہِ چھُنہٕ ییٚتہِ باسان کینٛہہ بوز بیٚیہِ چھُ یہِ ہسا یہِ ڈرینن گٕژھِ آسٕنۍ جَاے آب نیرنَس یِم گژھ پۄختہٕ یِنۍ کَرنہِ یِمَن گٔژھ کٲم یِنۍ کَرنہٕ تِہ چھکھ نہٕ یِوان کرنہٕ کینٛہہ کٕہٕنۍ چھُکھ نہٕ کَران أسۍ کیٛاہ کَرو أسۍ چھِ غریٖب گامٕکۍ أسۍ کیٛاہ کَرو گامکہِ ییٚلہِ غریٖب ٲسۍ أسۍ کَرٕ ہوکھ پانےَ کینٛہہ مَگر غریٖبی چھِ کَرو کیٛاہ غریٖبی موٗجوٗب چھِنہٕ أسۍ ہؠکان کِہیٖنۍ تہِ کٔرِتھ